یُس یہِ پُلۄوم ڈِسٹِرٛک چھِ یہِ بَدلیو واریاہ بَدلیو برونٛٹھ ٲس موموٗلی اَکھ دُکان یا زٕ دُکان یا ترٛےٚ دُکان وٕچھان ییٚتہِ موموٗلی زٕ ترٛےٚ سکوٗل ٲسۍ سڑکہٕ آسہٕ نہٕ سیٚود کینٛہہ مثلن واریاہ مُشکلات ٲس گژھان پَکنَس منٛز وَتہٕ آسہٕ نہٕ بَرابَر کینٛہہ سَڑکہٕ آسہٕ نہٕ کینٛہہ مطلب یُس روڑٕس ٲسۍ نہٕ اَصٕل کینٛہہ مثلن بیٚیہِ واریاہ دُکان تہِ ٲسۍ کَمٕے شَہر اوس پٮ۪وَان گژھُن پَران یِم کوچِنٛگ اِنَسچوٗٹ ٲسۍ نہٕ کینٛہہ پُلوٲمِس منٛز مگر شُکُر وۄنۍ اللہ تعلیٰ شُکُر واریاہ ترقی کٔر پُلوٲم اَتہِ چھِ واریاہ اَصٕل وۄنۍ دُکاندار آباد چھِ ییٚتِکۍ خلق پُلوامِکۍ بیٚیہِ چھِ پھیٖلڈِنٛگ چھِ کیٛاتھانۍ ہَسپَتال چھِ ییٚتہِ چھِ سکوٗل چھِ تِم تِم ماشاءاللہ کٔشیٖرِ منٛز چھِ تِم سکوٗل یِم ٹاپ سکوٗلَن منٛز چھِ ییٚتِکۍ پُلوامِکۍ سکوٗل تہِ آز یِوان یِم مگر اللہ تعالیٰ سُنٛد شُکُر یِم چھِ اَتہِ یِم سِڑکو چھِ اَتہِ اَتہِ چھُ پُلوامِس منٛز چھِ اَکھ ڈِسٹِرٛک لاسی پورہ لاسی پورہ ڈِسٹِرٛکَس منٛز چھِ سِڑکو تَتہِ فیکٹِرٛی یِمو یِمو منٛز چھِ واریاہ یہِ چھُ واریاہ اِنڈَسٹِرٛیَل ایریا اَکھ اَتہِ پے فیکٹِرٛی کولڈٕ سٹور پے امی کوٚر واریاہ اَثر گوٚو پُلوٲمِس منٛز پیوٚ امکُے اَثر اَتہِ آے واتناونہٕ تیٖل ترٛاونہٕ اَتہِ چھِ تِم مان ژٕ واریاہ چیٖز چھِ أتھۍ بَنان گیس چھِ پایِپہٕ چھِ یِم چھِ سِڑکوہَس منٛزٕے بَنان یِم ژوٗںٛٹھۍ چھِ یِوان أتھۍ تھاونہٕ ییٚلہِ خراب گژھن یِم موٗجوٗب دۄن ترٛٮ۪ن رٮ۪تَن یِوان سٹور تھاونہٕ أتھۍ تہٕ پَتہٕ چھِ تِم استعمال یِوان سپلاے کَرنہٕ باقٕیَن ییٚلہِ ریٹھ ویٹھ ہُرِ پَتہٕ چھِ یِوان یِم کَڑنہٕ امہِ سۭتۍ چھِ واریاہ یِم ہُرے سکوٗ ییٚتہِ چھِ واریاہ پو یہِ کٕنان امی ہُرے پونٛسہٕ ہُرے اَمہِ سۭتۍ ییٚمہِ ییٚمہِ سۭتۍ ییٚمہِ پُلوٲمہِ ڈِسٹِرٛکٕکۍ بیٚیہِ چھِ یُس یہِ پُلۄوم ڈِسٹرٛک چھُ أمۍ کوٚر واریاہ ترقی اَتہِ چھِ بِلڈِنٛگ ہَسپَتال آے بَناونہٕ سکوٗل آے بَناونہٕ کالج آے بَناونہٕ یوٗنیؤرسٹی آے بَناونہٕ اَتہِ چھُ واریاہ کوچِنٛگ اِنَسچوٗٹ آے کھولنہٕ دُکان اَتہِ چھِ بھیٖڑ آسان آز تیٖژ زِ دُکان آے واریاہ کھولنہٕ بیٚیہِ أمۍ کٔر أمۍ کٔر واریاہ ترقی بیٚیہِ یِم لُکھ چھِ تِمَن اوس روزگار اوس نہٕ کینٛہہ وۄنۍ ییٚلہِ سِڑکو پیوٚ اَتہِ چھُ روزگار تہِ کٔرۍ أمۍ فَراہَم یِم ہَسپَتال بِلڈِنٛگ چھِ اَتہِ چھِ آسان چَپرٲسۍ وَپرٲسۍ ضروٗرت یہِ تہِ چھِ یِم چھِ روزگار کوٚرُکھ یِمَن لُکَن فَراہَم یِمَن دُکانَن پٮ۪ٹھ چھِ آسان ضروٗرت مٔہنِو روزگار کوٚرُکھ فَراہَم امہِ سۭتۍ آو واریاہ ترقی کٔر ییٚم پُلوٲم یِمو پٔتۍ میو ؤرۍ یو منٛز